ٲسۍ ہسا چھِ پَننِس کِچنن کِچنَس منٛز مطلب زیادٕ کَران پریشرٕے یوٗز تِکیازِ امہِ سۭتۍ چھ أسۍ جلدی ہٮ۪کان گٔژھِتھ سانہِ دالہٕ چھِ آسان مطلب رَزما دالہٕ چھِ آسان گۄگجہِ چھِ آسان اَسہِ رَننہِ تِمن ہسا چھ أسۍ گۄڈٕ پھیار کَڑان پَتہٕ چھُ پرؠشس منٛز تِم جلدی ہٮ۪کان أسۍ مطلب سِٹیٖم پانژھ شےٚ دِتھ تِم چھِ گَژھان تَیار یِتھَے کَنۍ چھُ دال دالَن لَگہِ ترؠکرِ منز واریاہ تہِ ٹایِم تِکیازِ مطلب اوَے چھِ أسۍ پرؠشرس منز تراوان دال وال مطلب ٹیسٹہٕ چھُ مطلب ٹیسٹہٕ چھُ اَتھ فرق مطلب ترؠکرِ تہٕ ہۄتھ منز اگر ہسا اسہِ ہاکھ رَنو پرؠشرس منٛز سُہ چھُ واریاہ تہِ گَلان سُہ چھُ واریاہ گَلان مگر مَزٕ چھُنہٕ تَتھ تیوٗتاہ آسان کِہیٖنۍ یوٗتاہ ٹٮ۪کرِ منز چھُ اَتھ گژھان مَزٕ مگر ٹایم چھُ لَگان ٹٮ۪کرِ منز تِکیاز ٹٮ۪کرِ منز لَگی ٹایم مگر تیوٗتاہ چھُنہٕ تَتھ مزٕ گَژھان یوٗتاہ سِنِس پاکھ لَگہِ تیوٗتاہ چھُ تَتھ مزٕ گَژھان پرؠشَر چھُ اَسہِ جلدی قُیِک کَران قُیِک چھُ پرؠشَر مطلب دِوان اَسہِ رٔنِتھ مگر تیوٗتاہ مزٕ چھُنہٕ پرؠشرس منز گَژھان کینٛہہ زیادٕ تر چھِ أسۍ مطلب ٹؠکرِ منز رَنان یہِ چھُ ٹٮ۪کرِ ہُنٛدُے سِیُن واریاہ تہِ اَصل آسان تِکیازِ مزٕ چھُ اَتھ گژھان مگر وۄنۍ چھ أسۍ مطلب أسۍ چھِ کَران اَسہِ گٔژھ جلدی گژھٕنۍ کٲم چھُ آسان أسۍ چھِ اَوَے پرؠشر کَران اِستعمال یِمن دالن والن خٲطرٕ چھُ پرؠشر واریاہ تہِ اکھ اَصل وۄنۍ چھ یِہوے ہاکھ واکھ اَتھ ہسا چھُ أسۍ ہسا چھُ ہاکھ گژھِ زیادٕ رَنُن ٹٮ۪کرِ منز کیازِ ٹٮ۪کرِ منٛز چھُ واریاہ کینٛہہ پاک لَگان اَصل پتہٕ چھُ سٲنِس سِنِس واریاہ تہِ مَزٕ گژھان